وَٹ آر دَ میجٲرٕز یوٗ ٹیک ٹُہ کیٖپ دَ اِریز اَراوُنٛڈ یور ہاوُس ہَیجیٖنِک تُہۍ ؤنِو سا کیٚنٛہہ تہِ چیٖز ییٚمہِ سۭتۍ تۄہہِ أنٛدۍ پٔکۍ پَنٛنِس علاقَس منٛز صفٲیی ہیٚکِو تھٲیِتھ صاف صفٲیی تَمہِ سۭتۍ چھِ وَبا گژھنہٕ نِش بَچان بٮ۪مارو نِش بٮ۪مارِ وتھنہٕ نِش بَچان تہٕ لوکٮ۪لٹی کِتھ کٔنۍ تھاوو أسۍ صاف یِم کینٛہہ طٔریٖقہٕ ؤنۍتو کِتھ کٔنۍ ہٮ۪کو أسۍ پَنٕنۍ لوکٮ۪لٹی صاف تھٲیِتھ أسۍ کِتھ کٔنۍ کیٛاہ سِٮ۪ٹپٕس ہٮ۪کو نِتھ ٹُوٲڈٕز کہِ اَسہِ گٔژھ سٲنۍ سوسایٹی گٔژھ روزُن یا سون یُس أنٛدۍ پٔکۍ محول چھُ یہِ گوٚژھ سا ٹھیٖک روزُن اَتہِ گوٚژھ صاف صَفٲیی روزٕنۍ تہٕ فار ایٚگزامپٕل اَسہِ چھُ کُنہِ ایریاہَس منٛز بَسان تہٕ اَتہِ چھُ اَسہِ یُس اَسہِ کوٗڑٕ ژھۄٹھ چھُ گژھان جمع گَرَن منٛز اَگرَے یہِ آسہِ سَبزی ہُنٛد تہٕ یہِ ہٮ۪کو أسۍ ڈَمپ کٔرِتھ اَتھ ہیٚکہِ اَسہِ نٮ۪چرل فٔٹِلایزر پٮ۪ٹھ نٮ۪چرل منیوٗور بنِتھ تہٕ یہِ چھُنہٕ اَسہِ ضوٚری کُنہِ جایہِ دوٗر نٮ۪بَر ژھٕنُن کِہیٖنۍ نہٕ اکھ بَچہِ یِہَن دٔیِم گژھِ گوٚ گوٚو نہٕ یہِ ویٚسٹ گوٚو نہٕ زایہِ کِہیٖنۍ یہِ گژھِ پَتہٕ زٔمیٖنَس منٛز ایز اے مینوٗور یوٗز دٔیِم چیٖز چھُ یِم اَسہِ یِم باقے چھِ یِم پٕلاسٹِک چھِ آسان لِفاف چھِ آسان تہٕ یِم چھِنہٕ ہٮ۪کان زٔمیٖن جزٕب کٔرِتھ کِہیٖنۍ ایبزارب کَران کِہیٖنۍ یِم چھِ روزان أتی اِسلیے ہٮ۪کو یِم چھِ پٮ۪وان رِسایکَل کَرٕنۍ یا رِیوٗز کَرٕنۍ تہٕ أسۍ چھِ کَران یِم تہٕ تھاوان الگ ڈَسٹبِنَس منٛز جمع کٔرِتھ تہٕ تاکہِ پَتہٕ چھِ یِوان سُہ کوٗڑٕ وول سُہ چھُ نِوان پلاسٹِک الگ شِشتٕر نِوان الگ کٔڑِتھ کاغذ نِوان الگ کٔڑِتھ تہٕ کینٛہہ چیٖز چھِ یِمن یِم زَن أسہِ کھادِ بدلہٕ ہٮ۪کو یوٗز کٔرِتھ یا سَبزی ہِنٛد کینٛہہ سیُن چھُ آسان ژھۄٹھ چھُ آسان تَتھ چھِ سُہ چھِ أسۍ الگ کَران سِٹور تہٕ پٕلاسٹِک چھِ کَران الگ سِٹور یا أسۍ چھِ وٕچھان اَسہِ چھِ سانہِ سَہ أسۍ چھِ سُویٖپَر چھِ أسۍ تھاوان یُس زَن پٔر ڈے ڈُوان یہِ پَتہٕ چھِ تٔمِس رٮ۪تہٕ پتہٕ رٮ۪تہٕ أسۍ سٮ۪لری دِوان یا آز چھِ یِوان گاڑِ یِمَن منٛز ژھۄٹھ چھِ أسۍ ترٛاوان پتہٕ چھِ تِمن رۄپِیس ڈۄڈ ہتھ پٮ۪وان مَنتھٕلی دیُن یا رۄپَیس پنٛژاہ چھِ پٮ۪وان تِمن مَنتھٕلی دِنۍ تِم چھِ نِوان اَکھ دۄہ ترٲیِتھ اَکھ دۄہ ڈَسٹبِن ہٮ۪تھ یِوان تہٕ نِوان تُہنٛدِ گَریُک ژھوٹھ اَسہِ چھُنہٕ پٮ۪وان کُن گژھُن کینٛہہ تہٕ یِم چھِ کینٛہہ بیٚیہِ چھِ أسۍ وُچھان سَڑکہٕ چھِ اَسہِ ٹھیٖک کِنہٕ نہ اَمہِ سۭتۍ تہِ چھُ پٮ۪وان واریاہ فرق لوکٮ۪لٹی پٮ۪ٹھ تہٕ سَڑک یہِ چھُ یا اَتہِ منٛز چھِ لُکَن کینٛہہ دِقت گژھان تہٕ یا کٲنٛسہِ کھیوٚو کانٛہہ فرٛوٗٹ وَتہِ پٮ۪ٹھ مِثال کٲنٛسہِ کھیوٚو کیل ویل پَتہٕ چھِ ژٕھنان یِم دٮ۪ل اَڑٕ وَتہِ ترٲیِتھ تَتھ پٮ۪ٹھ چھِ ہٮ۪کان سِلِپ تہِ گٔژھِتھ تہِ چھُنہٕ آسان کَرُن کہِ اَسہِ چھُ پَنُن سوسایٹی تھاوُن کٕلیٖن ہایجیٖنِک تھاوٕنۍ سُہ چھُ تُلُن تھوٚد تہٕ نیُن چھُ یا چھُ نیُن سۄنرِس نِشی خبر سۄنہٕ سُنٛدٕے ما آسہِ تہٕ یا چھِ آسان بیٚیہِ کُنہِ جایہِ مطلب کَرُن جمع اَلگ پٲٹھۍ تہٕ کیلہٕ دٮ۪ل تھاوُن جَل یا کٔنۍ آسہِ کُنہِ جایہِ تھاوٕنۍ یہِ یا یہِ چھُ آسان سایڈَس تھاوُن یا آب آسہِ کُنہِ جایہِ تہٕ اَتھ گوٚژھ نہٕ ژھۄٹھ وۄٹھ گَژھُن کِہیٖنۍ نہٕ یِمو چیٖز چھُ ہٮ۪کان ہایجیٖنِک ٲسۍ تھٲوِتھ ژھوٹھ چھُ تھاوُن ژھۄٹھکہِ جایہِ جمع کٔرِتھ تہٕ پَتہٕ یی تَتھ گٲڑۍ پانَے تُلنہِ أسۍ اَسہِ چھُنہٕ سُہ یِتھَے کٔنۍ ژھٕنُن اَسہِ چھُ کھیوٚن چیوٚن تہٕ پَتہٕ ژھٕنُن وَتَن ترٛٲیِتھ نَہ سَہ اَسہِ چھِ پنٕنۍ سوسایٹی ہایجیٖنِک